ریٖسنٛٹلی اوٚن مےٚ فون پوکو یُس زَن رَیٚڈمِی یُک فون چھُ امِچ رَیم چھُ شیٚے جی بی تہٕ رام چھُ امِچ اَکھ ہَتھ تہٕ اٹھووُہ جی بی یہِ چھُ بڑٕ اصل چلَان اتھ چھِ اگر اتھ پؠٹھ کانٛہہ گَیم گنٛدو چوٗنٛکہِ اتھ چھُ پروسَیٚسَر واریاہ اَصٕل تہٕ اتھ چھُنہٕ گَیم رُکَن کینٛہہ اَتھ چھِ گَیم بڑٕ سٕموٗتھلی چلان تہٕ بیٚیہِ چھُ امیُک ڈِسپلے یُس زَن چھُ یہِ چھُ ایچ ڈی ڈِسپلے کَیمرا کالٹی تہِ چھُ یتھ واریاہ اَصٕل یُس زَن مےٚ واریاہ زیادٕ خۄش گوٚو